سٲنِس سماجَس منٛز چھِ گژھان کُنۍ کُنۍ سات غلط یَتھ سٲنِس سماجَس منٛز چھِ گورمٮ۪نٛٹ سُہ چھِ سُہ چھِ سنٛبھالان سورُے اَسہِ چھِ پیٚوان قدم تُلُن اَتھ خِلاف تاکہِ جُرُم گژھِ کَم بیٚیہِ چھِ پیٚوان واریاہ کٲم کَرٕنۍ شانتی تھاونہٕ خٲطرٕ اَصٕل ماحول بَناونہٕ خٲطرٕ تاکہِ لُکھ روزَن خۄش گۄنہٕ ہَو نِش روزَن دوٗر بیٚیہِ چھِ سٲنِس ماحولَس منٛز پٕلیٖس واریاہ اَصٕل پٕلیٖس رول کَران جُرُم رُکاوان جُرُم نہٕ دِوان گژھنہٕ کینٛہہ نَوجوانَن سۭتۍ اَصٕل سلوٗک کَران بیٚیہِ اَصٕل کامہِ کَران تِم چھِ اَسہِ رٲچھ کَران دۄہ رات کانٛہہ مہ کَرِ کینٛہہ غلط سُہ رُکاوان گورمٮ۪نٛٹَس پَزِ بیٚیہِ قدم تُلُن اَتھ جُرمَس خِلاف تاکہِ سٲری روزَن ٹھیٖک کانٛہہ سوچہِ نہٕ غلط بیٚیہِ روزَن شانتی تہٕ اَمنہٕ سان